ہیٚلو اسلام علیکُم جی ؤنِو اَہَن حظ آ ؤنِو تۄہہِ کیٛاہ تکلیٖف اوسو کَر پٮ۪ٹھٕ ووتو کیٛاہ دوا کھیٚوٕ بُتھِ مین دَنٛدَن کِنہٕ پٔتۍ مٮ۪ن اَچھا اَچھا ٹھیٖک ٹھیٖک کیٚنٛہہ ٹیٚسٹہٕ وغیرہ کوٚروٕ کٔمِس ڈاکٹرَس گٔیِو کَمپوڈرس اَچھا اَچھا بہٕ بہٕ دِمہو تۄہہِ اَکھ دوا واٹس ایپَس پٮ۪ٹھ تۄہہِ چھُو سُہ کھٮ۪وُن دۄن ترٛٮ۪ن دۄہَن پَتہٕ ؤنۍ زیٚو تُہۍ مےٚ پین کِلَر ما کھیٚوٕ کیٚنٛہہ وُنٛکٮ۪س چھَوٕ دَگ بیٚیہِ توتہِ چھَو دَگ وۅنۍ کھیٚیِو تُہۍ اَز پین کِلر پگاہ ییٖزیو تُہۍ میٛٲنِس کِلنِکَس پٮ۪ٹھ ٹھیٖک چھا اَسہِ چھِ قَمرباد چھَس بہٕ بیٚہوان بہٕ دَپو تۄہہِ تَمی وِزِ ٹٮ۪سٹہٕ کیٛاہ چھُو کَرٕنۍ مگر فِلحال کھیٚیِو تُہۍ اَز پین کِلر اگر تۄہہِ زیادٕ دَگ چھَو تیٚلہِ کھیٚزیٚو پین کِلَر اگر نہٕ تہٕ تیٚلہِ ہیٚکِو مطلب کیٛاہ کھٮ۪نَس منٛز کیٛاہ چھُو کھٮ۪وان وَرَم کیٛاہ کھٮ۪نَس منٛز کیٛاہ چھُو کھٮ۪وان فِرِنۍ ما کھیٚیِو فِرِنۍ وِرِنۍ یا کیٚنٛہہ تھوڑا ٹھنٛڈٕ ٹھنڈٕ کھیٚیِو آیِس کرٛیٖم تیٚلہِ تیٚلہِ چھَو دَگ توتہِ بَتہٕ چھُو ہٮ۪کان کھٮ۪تھ نَرَم یا کیٚنٛہہ آ أسۍ چھِ ہٮ۪وان مطلب پانٛژھ ہتھ چھِ پیشَنٹَس مطلب گۄڈنِچ ایٚپایِنٛٹمٮ۪نٛٹ تٔتھۍ پٮ۪ٹھ ہیٚکِو تُہۍ دۄیہِ لَٹہِ یِتھ تَتھ أکسٕے یَتھ پٮ۪ٹھ فیٖسَس پٮ۪ٹھ تُہۍ وٲتۍزیو پگاہ میٛٲنِس کِلنِکَس پٮ۪ٹھ بہٕ چھَس قَمر والہِ بیٚہوان تہٕ تُہۍ ہیٚکو اگر تُہۍ یِیِو مطلب تہٕ ییٖزیو گۄڈٕ کٕلنِکَس پٮ۪ٹھ تَتٮ۪تھ چھُو مےٚ نٮ۪بٕر کَنٮ۪تھ آسان رِسِپشنٕسٹ تٔتی رٔٹۍزیٚو نمبر تٔمۍ سٕے نِش تُہۍ تُہۍ حظ پرٲرۍزیٚو ویٹِنٛگ روٗمَس منٛز گۄڈٕ وُچھنا بہٕ مطلب کیٛاہ دٔلیٖل چھا تَمہِ حِسابٕے وُچھِو پَتہٕ فِلحال رٔٹِو تُہۍ تٔتی آف لاینٕے تہٕ تَمہِ پَتہٕ وَنہو بہٕ تۄہہِ اَمہِ پَتہٕ فٔردَر کیٛاہ چھُو بیٚیہِ وُچھو بہٕ کیٛاہ دٔلیٖل چھَو تۄہہِ دَنٛدَس کیٛاہ دٔلیٖل چھَو تہٕ تَمہِ پَتہٕ وُچھو ہاں ٹھیٖک چھا چلو چلو شُکریہ اَسلامُ علیکُم